زندگی منٛز باسیٚو مےٚ ساروِی منٛز اِمپاٹَنٛٹ یُس مےٚ ضروٗری فٲصلہٕ پیٚو نیُن سُہ پیٚو مےٚ نیُن ییٚلہِ مےٚ بیٚنہِ ایٚکسیڈنٛٹ گوٚو پَتہٕ ووٚن ڈاکٹرو وۄنۍ مہٕ دِیِو تُہۍ أمِس یہِ آکسیٖجَن واکسیجَن ہَوا وَوا کِہیٖنۍ تہٕ یہِ ترٛٲوۍ ہُن تُہۍ أمِس مہٕ دِیِو تُہۍ پَمپ وَمپ کِہیٖنۍ ترٛٲوِتھ اگر تُہۍ شاکرِ اِجازت دِیِو أسۍ ترٛاوون یہِ پَمپَس پٮ۪ٹھ تہٕ پَتہٕ یہِ بَچہ یہِ ہیٚکیٛاہ ہَوا نِتھ یا نہ ہیٚکیٛاہ نِتھ سُہ باسیٚو مےٚ زِںدگی منٛز ساروی منٛز بوٚڑ فٲصلہٕ یُس مےٚ پانہٕ چھُ پیٚومُت نیُن اَتھ منٛز باسیٚو مےٚ یی زِ یُس زَن یہِ تِکیٛازِ تٔمِس اوس واریاہ زیادٕ سختی مےٚ دوٚپ اگر أمِس رِزِق آسہِ یہِ بَچہِ اَمہِ بغٲر یا اگر نہٕ أمِس رِزِق آسہِ تہٕ سختی بغٲرٕے نیرِ یہِ ییٚمہِ دُنیا تَتھ منٛز چھِ مےٚ لگ بگ دِژمٕژ یُس مےٚ تَتھ منٛز ایٚڈوایس چھِ دِژمٕژ یا نصیٖحت چھِ دِژمٕژ یا مشوَرٕ چھُ دیُتمُت سُہ چھُ مےٚ پَنٕںۍ مٲلۍ دیُتمُت باقٕے نہٕ دُنیٖہٕکۍ کٲنٛسہِ اِنسانَن